مےٚ کَریاو مغل دربار شُپین پٮ۪ٹھ راتھ کھٮ۪ن چٮ۪ن آرڈر ژۄداہ کَباب باہ رِستہٕ ترٛےٚ گۄشتاب اَرداہ بِریانی ژۄداہ پراٹہٕ موموز سَتھ تہٕ پیٖزا ژور بیٚیہِ بٔرگَر ترٛےٚ مگر دربار ریسٹورنٛٹ چھُ شُپینَس منٛز مگر یِمن چھنہٕ پیٚمٮ۪نٛٹ کیش آن ڈیلؤری ایٚویلیبُل کیٚنٛہہ یِمن چھِ پیٚمٮ۪نٛٹ پٮ۪وان یوٗ پی آئی یَس پٮ۪ٹھ کَرٕنۍ آن لاین مےٚ کَرے راتھ یتھ زن آرڈرس ڈیٹ اوس پگاہ پگاہ واتہِ تانۍ واتہِ ہَن تِم مگر مےٚ چھِنہٕ ؤنۍ ضروٗرت بہٕ چھُس یژھان مےٚ گژھِ یہِ سورُے کینسل گژھُن تہٕ پَنُن پیم۪نٹہٕ واتُن تُہۍ ؤنِو مہربٲنی کٔرِتھ یہِ کَر گژھِ رِفنٛڈ مےٚ چھا بیٚنٛک ڈِٹیل تۄہہِ سینٛڈ کَرٕنۍ بیٚیہِ ٲسۍ مےٚ کولڈ ڈرٛنٛک ژۄداہ ٹِشوٗ پیکٮ۪ٹ زٕ آرڈر کٔرۍمٕتۍ یِم تہِ کٔرۍزیٚو کینسَل بیٚیہِ اوس مےٚ ماز بَتہٕ پنٛداہ آرڈَر کٔرۍمٕتۍ یِم تہِ کٔرۍزیٚو کینسَل بیٚیہِ اوس مےٚ پننہِ خٲطرٕ کوٚرمُت آرڈر کٹنل سُہ تہِ کٔرۍزیٚو کینسل تہٕ پیمٮ۪نٹہٕ کٔژن گھنٛٹن منٛز گژھِ رِفنٛڈ تُہُنٛد کینسِلیشن کوڈ چھُ زٕ پانٛژھ ژور ترٛےٚ زٕ اکھ یہِ کٔرِو مہربٲنی کٔرِتھ کٮینسل